وعلیکُم اسلام اسلامُ علیکُم ٹھیٖک چھُو حظ اَہَن حظ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک شُکُر خۄدایَس کُن تُہۍ چھُوا ٹھیٖک ٹھیٖک کَمہِ کَمہِ کٕلاسُک اوسوٕ تۄہہِ بیٚیہِ کَمہِ سَبجکٹُک ٹھیٖک اَہَن حظ اَوا ٹھیٖک اَوا سیٚکیٚنٛڈ تہٕ ٹھٲڑ کٕلاس گورمیٚنٛٹ سکوٗلُک یہِ یِم بُکہٕ نا اَہَن حظ اَوا تِم چھِ ییٚتہِ اَیویلبٕل ٹھیٖک سیٚکَنٛڈ کٕلاس خٲطرٕ چھُ گورمیٚنٹ سکوٗلُک اَہَن حظ اوا ٹھیٖک یِم یہِ کٕم کٕم ریٚٹ کیٛاہ گَژھِ آسٕنۍ تقریٖبن یِمَن چھِ نا اَلگ اَلگ قسٕم یِم چھِ اَسہِ یِوان ژتجی رۄپیہِ پیٚٹھٕ چھُ اَسہِ یِمَن ہُنٛد ہُہ ٹھیٖک ٹھیٖک ٹھیک یِمہٕ پَنٛژاہَن ہٕنٛزٕے گَژھَن تۄہہِ کۭژٕ گَژھَن تۄہہِ وُہ اچھا ٹھیٖک پَنٛژاہَن ہٕنٛزٕے وُہ کاپی مےٚ باسان وُہ کاپی آسَن نہٕ اَسہِ وُنکیٚن ییٚتہِ یہِ دُکانَس پیٚٹھ اَیٚویلیبٕل کِہیٖنٛۍ مگر اگر تُہی پرٛٲرِو پگاہ ژورِ بَجہِ تام یا کٲلۍکیٚتھ اگر تُہی یِیِو مےٚ کٲلۍکیٚتھ تام ما میلٮن ییٚتہِ یِمہٕ وُہ کاپی وُنکیٚن ہیٚکن اَسہِ یِمَے پانٛژھ ٲٹھ تام ٲسِتھ اَیٚویلیبٕل اچھا ٹھیٖک تُہۍ چھُوا دَپان یِمہٕ زٕ نِمہٕ بہٕ تیٚلہِ یِم زٕ اَسہِ ییٚتہِ اَیٚویلیبٕل چھَ اچھا ٹھیٖک ؤلِو کِہیٖنٛۍ چھُنہٕ پرواے تیٚلہِ ہیٚکِو تُہۍ تُہۍ ہیٚکِو وُنکیٚن تہِ تیٚلہِ یور یہِ دُکانَس پیٚٹھ یِتھ اگر یِم زٕ ہیٚکِو تُہۍ نِتھ مےٚ باسان پانٛژھ ٲٹھ ہے آسان اَسہِ اَیٚویلیبٕل ییٚتیٚن تہٕ پَتہٕ تھاوَو تیٚلہِ أسۍ اَنٕنٲوِتھ تہٕ باقٕے یِم تیٚلہِ ہیٚکِو تِم باقٕے نِتھ پَگاہ تہِ یا کٲلۍکیٚتھ تہِ ہیٚکو نِتھ میٚپٕس کٕم میٚپ گَژھَن تۄہہِ یِم آ اِنٛڈیَن میٚپ گَژھیا ؤرٕلڑ ٹھیٖک اَہَن حظ آ یِم تہِ چھِ اَیٚویلیبٕل یِم آ اِنٛڈین میٚپ تہِ چُھِ اَیٚویلیبٕل ؤرٕلڑ میٚپ تہِ چھِ تہٕ البَتہِٕ یہِ جے کے میٚپ تہِ اگر تۅہہِ آسہِ نا یِم کٔشیٖرِ ہُنٛد تہِ میٚپ ضروٗرَت یِتہٕ آ ییٚتہِ میلہِ

آ اچھا یِہِ میٚپ ہا یِمَن چھُ اَلگ اَلگ یُس جے اینٛڈ کے میٚپ چھُنا اَتھ یہِ میلہِ تۄہہِ تھوڑا کَمسٕے ریٹَس البتہٕ یِم اِنٛڈیَن تہٕ یہِ ؤرٕلڑ میٚپ چھُنا یِمَن آسہِ تھوڑا بہت یہِ ہُمہِ کھۄتہٕ تھوڑا قٍمت علاوے پَہَم یِمَن دۄن البتہٕ آ جے اینٛڈ کے میٚپ یُس چھُ سُہ میلہِ تۄہہ تِمو کھۄتہٕ سَستے اَہَن حظ آ ٹیبٕل تہِ تۄہہِ چھَو پےَ یہِ چھُ اَسہِ یہِ سِٹیٚشنٔری شاپ چھُنا اَسہِ اَسہِ یہِ ییٚتیٚن چھُ ہَرکانٛہہ چیز سِٹَڈی مِٹیٖریَل چھُ ییٚتہِ سورُے اَیٚویلیبٕل آسان حظ چارٹٕس آسَن تۄہہِ ضروٗرَت یا بُکٕس آسَن ضروٗرَت یا اَمہِ علاوٕ گُلوب وُلوب آسہِ تۄہہِ ضروٗرَت ہَر کانٛہہ چیٖز چھُ ییٚتیٚن اَیٚویلیبٕل پگاہ یِیو تُہۍ کاہ بَجے تام چھِ أسۍ تھوڑا آوُر کَہہِ بَجہِ پَتہٕ ہیٚکِو تُہۍ یِتھ دۄہَس مَنز کُنہِ تہِ لَٹہِ ییٚمہِ ساتہٕ تۄہہِ ٹایِم یِیہِ آ ڈِسکاوُنٛٹ تہِ حظ میلہِ آ ڈِسکاوُنٛٹ تہِ چھِ أسۍ یِمَن پرٛانیٚن کسٹَمَرَن دِوان تھوڑا بہت دَہ پیٚٹھٕ پَنٛداہ پٔرسَنٛٹ تام البَتہٕ یِم نِیٛوٗ کَسٹَمَر چھِ تِمَن خٲطرٕ تےَ چھِ أسۍ سونٛچن تِمَن تہِ ما میلہِ تھوڑا بہت ڈِسکاوُنٛٹ ییتیٚن ییٚلہِ تُہۍ یِیو پَتہٕ کَرو تَتھ پیٚٹھ تہِ ییٚتیٚن کَتھ آ پَگاہ ییٖزیٚو تُہۍ کاہ بَجے پَتھ کُن ییٚمہِ ساتہٕ تہِ تۄہہِ ٹایِم یِیہِ پَتہٕ کَرو ییٚتھٕے کَتھ اَدٕ حظ چلو بِہو رۄبَس حوالہٕ